ریسنٹلی کَرے مےٚ من مَنترا پٮ۪ٹھ آرڈر مطلب پینٹ تہِ تہٕ اۭں پینٹ بیگ کرے مےٚ آردڑ تہٕ پَتہٕ وَنیو مےٚ مےٚ دوٚپ بہٕ کرٕ فِلِپ کاٹ پٮ۪ٹھ تہِ آرڈر تِکیازِ میٲنۍ فرینڑ یۄس چھےٚ تٔمۍ ووٚن دوپُن ژٕ کر فلک فِلِپ کاٹ پٮ۪ٹھ آرڈر أسۍ وُچھو پروڈَکٹ کِیُتھ واتہِ یہِ وۄنۍ کَرے مےٚ آرڈر تہٕ مےٚ کَرے کُرتی کُرتی کَرے مےٚ آرڈر اکھ تہٕ یہِ یِتھُے مےٚ سُہ مطلب آرڈر کَرے تہٕ حالنٛکہِ پریز چھُ مِلان واریاہ لو تَتھ پٮ۪ٹھ تہٕ وۄنۍ یِتھُے مےٚ مطلب سۄ کُرتی کٔر آرڈر تہٕ آرڈرس تروو آرڈرَس مطلب آرڈر واتنَس لوٚگ مےٚ واریاہ ٹایم واریاہ زیادٕ ٹایم پَنداہ شُراہ دۄہ لٔگۍ مےٚ کہِ حالنٛکہِ زٕ ترٛےٚ دۄہ چھِ لگان واتنَس آن لاین آردڑ گرِ گرَس تانۍ تہٕ مےٚ لٔگۍ واریاہ مطلب واریاہ پُور روٗد تِمَن سُہ بیڑ ایٚکٕسپِرینٕس روٗد مےٚ تِمَن سۭتۍ کہِ تِمو وقتَس پٮ۪ٹھ چھنہٕ تِم سوزان پَنُن آرڈر کِہینۍ نہٕ بیٚیہِ یۄس مےٚ لوکیشن ٲسۍ ڈیٚلِوری بایَس ؤنمٕژ تہٕ سُہ آو نہٕ تَتین کِہینۍ نہٕ سُہ اوس مطلب روٗدمُت واریاہ دوٗر میانہِ گرِ نِش اس لیے مےٚ مےٚ پیٚو پَتہٕ تٔمِس توٗر گژھُن تٔمۍ مونُے نہٕ دوٚپُن نہ بہٕ ہیٚکہٕ اُورۍ تانۍ یِتھ بہٕ ہیٚکہٕ نہٕ تُہُند تانۍ یِتھ کِہیٖںی نہٕ تٔمِس کَرے مےٚ واریاہ زار مَگر تٔمۍ مون نہٕ کِہینۍ نہٕ یہِ تہِ چھُ اکھ یہِ کھریو مےٚ اکھ چیٖز اَمہِ منٛز تہٕ یِتھُے مےٚ وۄنۍ سُہ پروڈَکٹ کھُلو تہٕ سُہ چھُ واریاہ زیادٕ ڈِفرنٹ یُس مطلب یُس موبیلَس پٮ۪ٹھ سُہ شَکل ٲس ہاوان سُہ چھُ واریاہ زیادٕ ڈِفرنٹ تمہِ نِش واریاہ زیادٕ مُختٔلِف اوس سُہ تمہِ نِش یُس تہِ کَلر اوس سُہ بیٚیہِ اوس سُہ بیٚکہِ رَنگہٕ ووٚتمُت مےٚ اوس سُہ اَکہِ رَنگہٕ کوٚرمُت آرڈر سُہ اوس ووٚتمُت بیٚکہِ رَنگہٕ بیٚیہِ یُس مےٚ ڈِزَیِن تَتھ پٮ۪ٹھ اوس سُہ چھُ موبیلَس پٮ۪ٹھ سُہ اوس ڈِفرنٹ ٹوٹٔلی ڈِفرنٹ ییٚمہِ پٮ۪ٹھ مطلب یُس مےٚ گرٕ ووت اس لیے روٗد مےٚ واریاہ بیڑ ایٚکٕسپِرینٕس تِمن سۭتۍ تہٕ یِہوے فیٖڈبیک اوس مےٚ کہِ یہِ مےٚ روٗد واریاہ زیادٕ نگیٹِو فیڈبیک پَتہٕ فِلِپ کاٹ سۭتۍ